واریاہ شُرۍ چھِ تِمہٕ یِمہٕ گژھان چھِ ہایَر اٮ۪جوکیشَنہٕ خٲطرٕ تِکیٛازِ کٔشیٖرِ منٛز چھِ زیادٕ لوٗکھ یِمہٕ غریٖب چھِ أڑۍ چھِ تِم تہِ یِم أمیٖر چھِ کانٛہہ چھِ تِمہٕ یِم بِزنِس تہِ کَران چھِ وۄنۍ یِم شُرۍ یِمَن گَرِ اَصٕل حِساب کِتاب چھِ آسان تِم چھِ گژھان ہایَر اٮ۪جوکیشنہٕ خٲطرٕ أڑۍ چھِ تِمہٕ یِم پَنٕنۍ بِزنِسٕے چھِ رَٹان کانٛہہ چھِ وۄنۍ سُہ تہِ آسان یِمَن نہٕ گَرِ حِساب کِتاب تیوٗتاہ اَصٕل چھُنہٕ آسان کِہیٖنۍ تِنہٕ تِم چھِ کَران جاب تِکیٛازِ تَمہِ پَتہٕ ہٮ۪کَن تِم پنٛنٮ۪ن گَرِکٮ۪ن تہِ مَدَت کٔرِتھ یا پَنٕںۍ تٲلیٖم تہِ ہٮ۪کَن برٛونٛہہ کُن تھٲوِتھ